وعلیکُم اسَلام تُہۍ چھُو حظ ٹھیٖک الحمدُاللہ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک کٔرۍ تَو حُکُم

وٕچھو حظ وٕچھو حظ ایکچُلی چھُ کَتھ یہِ کہِ یِم أسۍ چھِ أسۍ چھِ یِتھ پٲٹھۍ تہِ اَکھ چھِ اَسہِ آسان ریڈی میڈ بنٲیِتھ تھٲے مٕتۍ کیٚنٛہہ سٮ۪ٹ یوٗنِفارمٕکۍ ٹھیٖک چھا وَردی چھِ أسۍ تھاوان بَنٲیِتھ فار ایکزامپٕل أسۍ چھِ ڈِفرَنٹ سایزَن ہٕندۍ ڈِفرَنٹ کَلرَن ہٕندۍ تھاوان بَنٲیِتھ مگر اگر کانہہ سکوٗل یژھِ نا دَپہِ مطلب أسۍ کَرو پَنٕنۍ کانہہ ڈِزایِن گَژھِ اَسہِ ییٚمہِ آیہِ ییٚمہِ آیہِ آسُن تہٕ تِہُند تہِ چھِ أسۍ تَمہِ آیہِ آرڈر نِوان فلحال وَنہو تۄہہِ بہٕ یُس یُس مےٚ ییتٮ۪ن ایویلیبٕل چھُ تہٕ تِہُند وَنہو بہٕ تۄہہِ وٕچھو اَکھ چھُ اگر اگر مطلب لۄکٕٹۍ لٔڑکہ چھِنا لۄکٕٹۍ شُرۍ یِم چھِ تِمَن خٲطرٕ چھِ اَسہِ لیڑیٖز یِم آسَن نا مطلب لیڑیٖز جینٹٕس تِمَن خٲطرٕ چھُ سیم کَلَر اَسہِ تِمَن چھِ اَسہِ تھٲمٕژ یَلو شٲٹ تہٕ گِرے کَلَر پٮ۪نٹ یہِ چھُ یِم یہِ لۄکٕٹۍ شُرۍ چھِ یِمَن سارنٕے یِم بِلیوٗ مطلب کے جی چھِ نَرسٕری چھِ پِری نَرسٕری چھِ تِمَن خٲطرٕ چھِ اَسہِ یہِ تھومُت تہٕ یِم فٔسٹَس فٔسٹہٕ سٮ۪کٮ۪نڈ تھٲڈ یِم چھو تِمَن خٲطرٕ چھِ اَسہِ اَلگ تھٲمٕژ تِمَن خٲطرٕ چھِ اَسہِ تھٲمٕژ وایِٹ شٲٹ

آ سُہ چھُ اَسہِ سورُے ایویلیبٕل تہٕ بیٚیہِ چھُ پرایِس پَتہٕ وٕچھو تُہۍ اَگر تۄہہِ سٮ۪ٹ ہَتھ آسہِ نا ضوٚرتھ زٕ ہَتھ آسہِ نا ضوٚرتھ تٔتھۍ ایکاڈنگلی مطلب أسۍ دِمہو تۄہہِ ڈِسکاوُنٹ تہِ یوٗتاہ تۄہہِ ضروٗرَت آسہِ فار ایکزامپٕل أسۍ چھِ دِوان یوٗجوَلی چھِ أسۍ کہہ کہہ پٔرسَنٹ ڈِسکاوُنٹ دِوان یِمَن یوٗنِفام یِم اِنَسچوٗٹ والٮ۪ن تہٕ تۄہہِ سۭتۍ کَرو أسۍ مطلب اَتھ تہِ کَرو اَصل پٲٹھۍ تہٕ تُہۍ اگر یوٚتنَس یِیوتہِ فیس ٹُو فیس چھِ گَژھان زیادٕ ٹھیٖک کَتھ کَرٕنۍ اگر تُہۍ یوٚتَن یِیو تہٕ ییٚتٮ۪ن تہِ کَرو أسۍ بٕتھہِ کَنہِ کَتھ کیاہ آسوٕ تۄہہِ ضوٚرَتھ کیاہ نہٕ آسوٕ ضوٚرتھ ایکاڈنگلی وٕچھو أسۍ

ٹھیٖک ترٛےٚ ہَتھ پٮ۪ٹھ ساڈ ترٛےٚ ہَتھ نا

آ تیٚلہِ کِہیٖنۍ چھُنہٕ پرواے اَسہِ چھُ بَنٲیِتھ مطلب زٕ ہَتھ پیٖس تام آسَن اَسہِ ییٚتہِ نَس ریڈی وٕنکٮ۪ن اَدٕ کیٚنٛہہ چھُنہٕ اَدٕ اَگرے تُہۍ یِم نِیو فِلحال ہُم روزَن تۄہہِ دۄیہِ دُہہِ یا ترٛٮ۪ن دۄہَن اَندر تھاوو أسۍ تِم تہِ ریڈی کٔرِتھ ٹھیٖک چھِ حظ ٹھیٖک ٹھیٖک چلو ٹھیٖک حظ چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ چلو اَدٕ کیاہ بِہو رۄبَس حوالہٕ اَدٕ حظ اَدٕ کیاہ اَسلامُ علیکُم